کَشمیٖری کَلچَر چھُ یہِ چھُ اوٗس پوٗرٕ کٔشیٖر مَنٛز مَشہوٗر یَتھ منٛز اسہِ یِوان اوٗس پھیٚرَن اوٗس یِوان کانٛگٕر ٲس یہِ کانٛگٕر ٲس یِوان پھیٚرَن ٲسۍ ییٚژھِتھ ییٚتہِ لوٗکھ لاگان آز دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ وۄنۍ یُتھٕے دۄہ کھۄتہٕ دۄہ زیادٕ ییٚتہِ باقٕے مُلکَن ہنٛدۍ کَلچَر یِوان چھِ کٔشیٖر یِم لوٗکھ چھِ تِم چھِ پَنُن کَلچَر مٔشراوان وُنکیٚس کیٛاہ چھِ کَران یُس یہِ ہسا یہِ کٲشُر کَلچَر چھُ یہِ چھُ وُنکیٚس مُلک بھَرَس منٛز یِوان ترٛاونہٕ پرٛیٚتھ کانٛہہ مُلک چھُ زیادٕ اَتھ تَرجیح دِوان اَتھ سٲنِس کٲشٕر کلچَرس تِم چھِ زیادٕ پَسنٛد کَران پھیٚرَن لاگٕنۍ ییٚتِکۍ کٲم یۄس یِوان چھِ دَستہٕ کٲری یۄس یِوان چھِ کٔشیٖر ہنٛز تِم تہِ چھِ سۄ وارِیاہ زیادٕ ترجیح تَتھ دِوان تِم چھِ وارِیاہ زیادٕ سۄ پَسنٛد کَران مگر یِم ہَسا کٔشیٖر ہنٛدۍ لوٗکھ چھِ تِم چھِ تَتھ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ زیادٕ کھۄتہٕ زیادٕ یوٗتاہ تہِ یور ویٚسٹٲرٕن مُلکَن ہُنٛد کَلچَر چھُ یِوان آو تہٕ کٔشیٖریو لوگ یِمو کٔشیرٕکۍ لوٗکھ یِم چھِ یِمو لوگ پَنُن کَلچَر مٔشراوُن یَتھ منٛز اسہِ ساروٕے کھۄتہٕ زیادٕ اوٗس یِوان اسہِ پھیٚرَن اوٗس یِوان تِکیازِ پھیٚرَن یُس چھُ سُہ اوٗس وارِیاہ زیادٕ مَشہوٗر سٲنِس کَشمیٖر کٲشِر کَلچَرَس منٛز وُنکیٚنَس چھُ دُنیا بھَرَس منٛز یہِ پوٗرٕ دُنیاہَس منٛز چھُ یُس سوٗن کٲشُر کَلچَر چھُ یہِ چھُ پرٛیٚموٹ یِوان کَرنہٕ تِکیٛازِ تِم چھِ وَنان یہِ چھِ وارِیاہ زیادٕ خوٗبصوٗرت کٲشریٚن ہنٛز اَتھہٕ کٲم چھِ یا باقٕے کامہِ چھِ آسان پھیٚرنَن پٮ۪ٹھ چھِ آسان کٔرِتھ سوٗٹَن پٮ۪ٹھ چھِ آسان کٔرِتھ یہِ چھِ آسان واریاہ زیادٕ خوٗبصوٗرت مَہ سانیٚن مُلکَن منٛز چھِنہٕ آسان تیٖژاہ کیٚنٛہہ یِتھ پٲٹھۍ یور پٔرشَن ٲں کَلچَر آو پٔرشَنَس منٛز چھِ یِوان چادرِ چھِ یِوان عبایہ چھِ یِوان سِکارَف چھِ یِوان مَکنہٕ چھِ یِوان تِم چھِ آیہِ وُنکیٚس کٔشیٖر مَنٛز پرٛیٚموٹ کَرنہِ یِم کٔشیٖرِ ہنٛز زَنہِ چھِ تِم چھِ وارِیاہ زیادٕ ترجیح دِوان چادرَن چھِ دِوان ترجیح سِکارفن چھِ دِوان ترجیح عبایاہن چھِ دِوان ترجیح تِکیازِ یِم ہسا زَنہِ چھِ تِم چھِ وَنان أسۍ چھِ اَتھ عبایاہس منٛز وارِیاہ زیادٕ مَس پَنُن پان یہِ سیف محسوٗس کَران بیٚیہِ چھِ أسۍ پَنُن پان ییٚلہٕ محسوٗس اَتھ منٛز کَران تَوَے امہِ سۭتۍ یہِ آو یوٗر پٔرشَن کَلچَر آو یَتھ ٲں کٔشیٖرِ منٛز تَوَے یُس وُنکیٚس یُس کشیٖر کَلچَر چھُ یہِ گوٚو پٔرشَن سایڈَس گوٚو ٲں اَمَریکہ سایڈَس گوٚو چاینہ سایڈَس گوٚو یوٗ اے ایی سایڈَس گوٚو پرٛیٚتھ کُنہِ وُنکیٚس یُس تہِ کانٛہہ اِنسان چھُ ییٚتہِ چھُ وارِیاہ زیادٕ کورِ چھِ تِم چھِ سوٗن کٲشُر کَلچَر پرٛیٚموٹ کَران دُنیا بھَرَس مَنٛز تِکیٛازِ تِم چھِ وَنان یُس ہَسا سوٗن کٲشُر کَلچَر چھُ یہِ گَژھہِ نہٕ مٔشِتھ گَژھُم کِہیٖنۍ لوٗکھ گژھَن نہٕ اَتھ مٔشراوٕنۍ کِہیٖنۍ تہِ مگر اَما یِم کٲشِر لوٗکھ چھِ تِم چھِ اَتھ پانَے مٔشراوان وُنکیٚس چھِ أسۍ وُچھان فارِینَر یِم لوٗکھ چھِ تِم چھِ زیادٕ سوٗن کَلچَر پَسَنٛد کَران تِم چھِ وَنان کٲشِر یِم چھِ یِم چھِ پننِس پانَس اصٕل پٲٹھۍ میٚنٹین کَران عبایہ چھِ لاگان چادرٕ چھِ لاگان مَکنہٕ چھِ لاگان پَنُن پان چھِ محفوٗظ تھاوان یا باقٕے مُلکَن منٛز تہِ آو وُنکیٚس کٲشُر کَلچَر پرٛیٚموٹ کَرنہٕ یَتھ منٛز اسہِ ساروٕے کھۄتہٕ وُنکیٚس یُس یِوان چھُ پرٛیٚموٹ کَرنہٕ سُہ چھِ یِوان پھیٚرن یِوان بیٚیہِ کانٛگرِ چھِ یِوان یا یِم میٚژِو بانہٕ چھِ وُنکیٚس زیادٕ یِوان پرٛیٚموٹ کَرنہٕ سانہِ کٲشرِ کَلچَرُک چھِ برٛۄنٛہہ کالہِ چھِ ٲسمُت یُس سوٗن کٲشُر کَلچَر اوٗس تَتھ منٛز ٲسۍ زیادٕ زیادٕ یِوان رَبیوٗ بانہٕ اِستعمال کَرنہٕ تِکیٛازِ تِم ٲسۍ سۄ پَیان ٲسۍ پَتہٕ ٲسۍ تَتھ بانہٕ بَناوان تہٕ بَنان تٔتھی منٛز ٲسۍ رَنان تہِ کھیٚوان تہِ چیٚوان تہِ سورُے وُنکیٚس چھُ سُہ وقت تِمَن بانَن یِم رَبیوٗ بانہٕ چھِ تِمَن چھُنہٕ کٕہٲنۍ تہِ ترجیح دِوان وُنکیٚس نٔو نٔو جَنریشَن یۄس چھِ نٔو نٔو لوٗکھ یِم یِوان چھِ تِم چھِ زیادٕ کھۄتہٕ زیادٕ سۄ بَناوان سۄ ہاوان برٛونٛہہ کُن زِ وُچھو سا سٲنۍ کٲشُر کَلچَر کیُتھ اوٗس کِتھ پٲٹھۍ ٲسۍ اَتھ منٛز لوٗکھ بَناوان کِتھ پٲٹھۍ ٲسۍ کِتھ پٲٹھۍ ٲسۍ اَکھ أکِس دِوان یا کِتھ پٲٹھۍ ٲسۍ کانٛگرِ ووٚنان کانٛگرِ بَناوان پھیٚرَن کِتھ پٲٹھۍ ٲسۍ پننِس پانَس تھاوان تہٕ پَنُن کَلچَر اوٗس برٛۄنٛہہ کُن پَکناوان اسہِ کیٛاہ پَزِ ٲخرَس پَزِ اسہِ پَنُن یُس کٲشُر کَلچَر چھُ سُہ پَزِ نہٕ اسہِ مٔشراوُن کِہیٖنۍ اسہِ پَزِ نہٕ باقٕیَن مُلکَن ہُنٛد کَلچَر اَنُن سُہ پننِس پانَس منٛز اَپناوُن اسہِ پَزِ باقٕے یِم لوٗکھ چھِ تِم گژھَن سوٗن ٲں یُس ریٚواج چھُ رَسم و ریٚواج چھُ سُہ گژھہِ ہان تِم اَپناوٕنۍ زیادٕ کھۄتہٕ زیادٕ گژھہِ ہان تِم ترجیٖح سٲنِس کَلچرَس دِنۍ نہ کہِ أسۍ گژھو ویٚسٹٲرٕن کلچرس ترجیٖح دِنۍ